ییٚتہِ بہٕ روزان چھُس تَتہِ چھُ دۄد نیران زیادٕ اِسلیے چھُس بہٕ دۄد پَسنٛد کَران اور سٲنِس ضِلَس منٛز چھُ باقٕیو ضِلیو کھۄتہٕ زیادٕ دۄد نیران بہٕ چھُسَن پَنُن گام پَنُن ٹاوُن پَسنٛد اِسلیے کَران کیٛازِ بہٕ چھُس ییٚتہِ زامُت